ہٮ۪لو اَسلامُ علیکُم اَصٕل پٲٹھۍ پٲٹھۍ صحت چھُو ٹھیٖک اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ سٲری تُہۍ چھِو سٲری ٹھیٖک ٹھیٖکٕے اَصٕل پٲٹھۍ سٲری دوٚپمو یہِ تُہۍ چھُو نا مےٚ کامہِ یِوان تُہۍ چھِ مےٚ یِوان چھُو نہ بَٹوار آتھوار ٲسوٕ تۄہہِ چھُٹی آسان آز چھُ مےٚ گَرِ فَنٛگشَن ییٚمہِ بَٹوار آتھوَر تُہۍ ہیٚکِو نَہ یِتھ مےٚ چھِ پَے مےٚ چھِ پَے تۄہہِ چھُو شُرۍ وُرۍ چھِ تۄہہِ چھُو پٮ۪وان بَٹواراتھوار زیادٕ کٲم مگر آز چھِ مےٚ فَنٛگشَن ییٚتہِ آز چھِ مےٚ مَجبوٗری پَہن تَوے موٗج چھَس وَنان بہٕ تُہۍ کٔرِو کیٚنٛہہ تُہۍ کٔرِو توتہِ گَرکٮ۪ن سۭتۍ کَتھ تُہۍ وٕچھِو کیٛاہ وَنَن تِم مےٚ چھِ تہِ چھُ مےٚ پے تۄہہِ چھُ مےٚ ووٚنمُت کہِ مےٚ چھِ بَٹوار اَتھوار آسان فرٛی کِہیٖنۍ تہِ نہٕ مگر مگر بہٕ تہِ ہٮ۪کہٕ نہٕ بیٚیِس پٮ۪ٹھ بَروسَن نہٕ کٔرِتھ کِہیٖنۍ تۄہہِ پٮ۪ٹھ چھُو مےٚ بَروس تَمہِ موٗجوٗب چھَس بہٕ وَنان تُہی یِیو نَتہٕ کیٛازِ یِنۍ نہٕ باقٕے مگر تۄہہِ پٮ۪ٹھ چھُ بَروس یہِ چھُ آسان بَروسُک نَفر ژھانٛڈُن تُہۍ پٮ۪ٹھ چھُ مےٚ بَروس تھوٚمُت تہٕ تَمہِ موٗج چھَس وَنان اگر تُہی یی ہِیو مہربٲنی گژھِ ہا مہربٲنی کٔرِو مےٚ پٮ۪ٹھ

مطلب تۄہہِ چھِ دۄن دۄہَن مطلب کَنہِ بَٹوار تہِ تہٕ آتھوار تہِ کیٛازِ کہِ اَسہِ چھُ فَنٛگشَن بَٹوار تہٕ آتھوار اَسہِ چھُ خانٛدَر مطلب تۄہہِ چھُ دۄن دۄہَن یُن دۄہَن دۄہَن چھُو تۄہہِ بِہُن ونۍ دۄہَن دۄہَن سۭتۍ گَژھِ نہٕ یوٗتاہ مَسلہٕ کیٚنٛہہ تہِ نہٕ شام تانۍ ونۍ وٕچھِو تُہۍ یہِ باسیو مُناسب تہٕ ہیکہِ مےٚ کٔڑتھ کیٚنٛہہ چھُنہٕ یہِ تُہۍ واتیو اٮ۪کٕسٹرا چارٕج دِمہٕ بہٕ برابر مگر تُہۍ یِیِو تُہۍ کٔرِو کیٚنٛہہ شُرۍ ونۍ چھِ شُرۍ تُہۍ چھِ وَنان وَنۍ شُرٮ۪ن ہُنٛد چھُ وَنان مےٚ چھِ پاے شُرٮ۪ن ہُنٛد چھُ آسان مَسلہٕ چھِ آسان اگر تُہی ییٚژھو تُہۍ ہیٚکو شُرزٕ تہِ یوٗرۍ أنِتھ کیٚنٛہہ چھُنہٕ پَرواے تِم گِنٛدَن ییٚتنس شُرٮ۪ن اصٕل پٲٹھۍ تہٕ تُہۍ روٗزِو کامہِ سۭتۍ تیٚلہِ چھِ وٕچھو کیٛاہ کَرو پَتہٕ مگر کوٗشِش کٔرزیو تُہۍ کیٛاز کہِ مےٚ چھُ بروس تۄہہِ پٮ۪ٹھ تَوے کِنۍ کوٚر مےٚ تۄہہِ فون اٮ۪کٕسٹرا پیٚمنٛٹ مےٚ ووٚن گۄڈنٮ۪تھٕے سۄ دِمہٕ بہٕ سۄ دِمہٕ بہٕ تۄہہِ اٮ۪کٕسٹرا پیم۪نٛٹ یہِ مےٚ یہِ پَتہٕ واریاہ اَدٕ کیٚنٛہہ اَچھا کیٚنٛہہ چھُنہٕ پَرواے شامس چھُنہٕ مَسلہٕ کِہیٖنۍ شامنَس ترٛاوو بہٕ تۄہہِ گَرٕ أسۍ چھِ دۄہَس ہیٚکِو نا تُہۍ یِتھ نَہ نَہ کہَن تانۍ کہَن تامہٕ کٔرِو تُہۍ کِہیٖنۍ نہٕ تُہۍ کٔرِو تُہۍ یِیِو صُبحٲے دَہِ بَج شےٚ بَجہِ نِرِو تُہۍ واپَس ٹھیٖک چھا

مَسلہٕ گژھِ نہٕ گژھُن گَرِ کیٚنٛہہ تُہۍ کٔرِو کوٗشِش تُہۍ کٔرِو تُہۍ ؤنِو تِم تُہۍ یِیِو پَگاہ گۄڈٕ ؤنِو تُہۍ گَرِکٮ۪ن یہِ ہَسبنٛڈَس ؤنِو گَرِکٮ۪ن بٲژَن ؤنِو گۄڈٕ تہٕ ییٚلہِ تِم اِجازت دِنۍ تہٕ یِیِو پَگاہ صُبحٲے أسۍ کَرو ییٚتھی کَتھ تہٕ پَتہٕ یہِ تُہۍ پیمٮ۪نٛٹ کھسو سُہ دِمہٕ بہٕ ٹھیٖک چھا حظ اَدٕ سا بِہِو رۄبَس حوال